بہٕ حظ چھٮ۪س سَتھ سِنۍ رَنان سَتَن سِنٮ۪ن منٛز گوٚو گۄڈٕ رِستہٕ رِستَس کیٛاہ کیٛاہ مَصالہٕ چھِ ترٛاوان بہٕ وَنہٕ سورُے رِستَس چھِ دَگان گۄڈٕ بڈٕ عٲلہٕ مطلب دالچیٖن کَہوٕ عٲلہٕ مَرژٕوانٛگُن مَصالہٕ بٲدیانہٕ رۄہَن تہٕ دوٚیِم چھُ کوٚرمہٕ کوٚرمَس چھِ تیٖل ترٛاوان مطلب ژھٹھ وَٹھ اَنان مازَس تیٖل ویٖل ترٛاوان سورُے مصالہٕ ترٛاوان پَتہٕ گوٚو کَبابہٕ کَبابَس چھِ نیُک نیُک کَران دَگان سورُے مَصال ترٛاوان بَناوان چھِ کَبابہٕ مطلب تِم چھِ آسان بَناوٕنۍ یَنٛگرَن پٮ۪ٹھ تاوٕنۍ آسان پَتہٕ آسان تَلٕنۍ وَلٕنۍ اَصٕل پٲٹھۍ پَتہٕ گوٚو گۄشتابہٕ سُہ تہِ آسان دَگُن کَرُن ماز اَصٕل پٲٹھۍ ترٛاوُن سورُے مَصالہٕ وَصالہٕ پَتہٕ چھِ آسان تَتھ دۄد وۄد لاگُن مطلب بہٕ کوٗتاہ اَصٕل چھٮ۪س رَنان پَتہٕ چھِ مےٚ مےٚ ییٚلہِ بہٕ گٔ مطلب گَرِکٮ۪ن چھٮ۪س دِوان تِم چھِ دَپان اگرَے ژٕ کُنہِ کُنہِ جایہِ آسہِ ژےٚ کینٛہہ ترٛوومُت مطلب ژٕ زینہَکھ پَنُن رۄپیہِ دَہ اَصٕل پٲٹھۍ ژٕ چھَکھ واریاہ اَصٕل رَنان ہاکھ چھٮ۪س بہٕ تیوٗت اَصٕل رَنان ٹماٹر چھٮ۪س بہٕ رَنان ژامَن چھٮ۪س بہٕ رَنان کۄکُر چھٮ۪س بہٕ رَنان واریاہ اَصٕل گَرِ مےٚ چھِ گژھان فیملی تیٖژ خۄش تِم چھِ وَنان ژم کوتاہ اَصٕل چھَکھ رَنان مطلب ژےٚ ژےٚ کوٗتاہ چھِ اَصٕل تَگان رَنُن تہٕ کیٛاہ چھِ اَتھ وَنان مطلب دۄہ چھٮ۪س بہٕ دِوان أتھۍ رَننَس سٕے سۭتۍ رَنُن چھُ مےٚ یوٗتاہ پَسنٛد گژھان بہٕ کوٗتاہ رن مےٚ چھُ گژھان خۄش بہٕ چھٮ۪س دَپان بَس بہٕ رَنہٕ ہا یوتاہ تہٕ مطلب ژیٚٹنہِ ویٚٹنہِ چھٮ۪س بہٕ بَناوان واریاہ اَصٕل پٲٹھۍ ڈوٗنۍ ژیٚٹِنۍ یہِ نیوٗل مَرژٕرٛانٛگُن چھٮ۪س بہٕ کَران گَنٛڈٕ وَنٛڈٕ لیٚمبۍ ویٚمبۍ چھٮ۪س بہٕ ترٛاوان تہٕ زامُت دۄد چھٮ۪س بہٕ ترٛاوان مُجہِ ژیٚٹِنۍ چھٮ۪س بہٕ بَناوان تہٕ کیٛاہ چھِ اَتھ وَنان واریاہ اَصٕل پٲٹھۍ چھٮ۪س بہٕ رَنان پٔزۍ پٲٹھۍ اگر مےٚ مطلب کُنہِ جایہِ آسہِ ہے ترٛوومُت یہِ تہٕ کیٛاہ چھِ اَتھ وَنان بہٕ زینہٕ اَصٕل پٲٹھۍ پَنٛنہِ رۄپیہِ دَہ واریاہ اَصٕل پٲٹھۍ زینہٕ ہا بہٕ بہٕ چھٮ۪س واریاہ اَصٕل پٲٹھۍ رَنان مطلب یہِ سیُن ویُن تہ پَتہٕ چھٮ۪س بہٕ کَران کٲم پَتہٕ چھِ مےٚ مطلب مےٚ پَنٕنۍ بَچہِ تہِ تِم چھِ واریاہ خۄش گژھان ہَش ہیٚہربَب گژھان خۄش دَپان ژٕ کوٗتاہ اَصٕل پٲٹھۍ چھَکھ رَنان ژےٚ کَتہِ چھِ تَگان یہِ مطلب یہِ سیُن رَنُن ژےٚ کِتھ پٲٹھۍ چھی تَگان وازوان رَنُن قُرانُک قَسَم گۄشتاب چھٮ۪س بہٕ تیُتھ اَصٕل بَناوان رِستہٕ چھٮ۪س بہٕ تیُتھ اَصٕل بَناوان ماز مطلب دُپیاز مطلب کوٚرمہٕ چھِ مطلب سَتھ سِنۍ چھِ مطلب یِم کۭتیٛاہ اَصٕل پٲٹھۍ چھٮ۪س بہٕ وَنان مےٚ کۭژاہ فیملی چھِ خۄش گژھان پَنٕںۍ بَچہِ تِم چھِ وَنان مَما آپ ڈیلی بَناو یہ آپ ڈیلی بَناو بہٕ چھٮ۪س دَپان شُرٮ۪ن نہ یہِ چھُنہٕ جان جان گژھان دۄہَے دۄہَے مطلب ماز کھیوٚن مطلب ہاکھَس چھِ تِمَن رِش تِم چھِ دَپان مَما ییٚلہِ ژٕ ہاکھ چھَکھ رَنان اَسہِ کوٗتاہ پَسنٛد چھِ چون ہاکھ مطلب ژٕ کوٗتاہ اَصٕل چھَکھ رَنان سبزی مطلب بہٕ چھٮ۪س رَنان واریاہ اَصٕل سَبٕز ہاکھ بہٕ گژھٕ رَننٕۍ سَنہٕ دُرٛے چھِ مےٚ تعاریٖف کَران دٔرکاکَنۍ میٛٲنۍ دٔرکان یہِ چھےٚ دَزان سۄ چھےٚ وَنان یہِ چھےٚ رَنان سَتھ سِنۍ مےٚ چھُنہٕ تَگان اَکھ تہِ رَنُن وۄنۍ چھٮ۪س بہٕ دَپان بہٕ کیٛاہ کَرو دَزان چھَکھ تہٕ بہٕ کیٛاہ کَرٕ تَتھ مطلب مےٚ کۭتیٛاہ تعاریٖف چھِ کَران مطلب مےٚ چھِ کَران ہَش تہِ تعاریٖف ہیٚہربَب تعاریٖف دٔرٛے پنٛنہِ جایہِ چھِ گژھٲنی مطلب میٛانہِ درکاکنہِ سۄ چھِ دَپان بہٕ تہِ چھٮ۪س رَنان سُہ چھِ رَنان گَنٛڈٕ ٲلوٕ چھولہٕ دال آبٕے یِیٲژ گَنٛڈٕ ٲلوٕ آسان آبٕے یوت ہاکھ رَنان تَتھ نہٕ آسان مَزَے تٔمِس چھِ کالہٕ پَگاہ خاندار وَنان ژٕ کیٛاہ بَناوان یہِ موٗٹھ سیُن چھَکھ بناوان اَسہِ چھُ ڈَلان من ژےٚ چھِی نہٕ تَگان نہ چھی تَگان رَنُن نہ کینٛہہ ژےٚ کیٛاہ چھِ ہیوٚچھمُت مالِنۍ گَرِ اَسہِ چھِ بَناوان دیٖدی یہِ کوٗتا اَصٕل چھِ رَنان ژےٚ کیٛاہ چھی ہیوٚچھمُت اَصلی گژھِ نا آسُن مطلب کورِ موٚہنوِس تٔمِس گژھن آسٕنۍ مطلب سورُے کینٛہہ تَگان سیُن مطلب وٲرِو گَرٕ چھِ آسان گژھُن کَم سے کَم پَزَن تٔمِس توتہِ دَہ پنٛداہ سِنۍ ہیٚچھِنۍ کیٛازِکہِ کُنہِ وِز چھِ آسان مہمان چھِ یِوان مطلب کورِ چھِ یِوان زامتٕرۍ چھِ یِوان تِم چھِ یِوان وۄنۍ کَتہِ وَنو پیٖنٛتے وازَس وۄنۍ چھی اَسہِ اَز زامتٕرٮ۪ن سال یٔمِس سال یٔمِس سال تہٕ کیٛاہ چھِ اَتھ وَنان پَتہٕ وۄنۍ کَتہِ وَنو أسۍ دۄہَے دۄہَے وازَس وۄنۍ چھٮ۪س بہٕ گَرِکٮ۪ن وَنان ہَشہِ مےٚ چھِ ہَش گژھان تیٖژ خۄش سۄ چھِ دَپان دَپان أسۍ کۭتیٛاہ لٔکی چھِ أسۍ کۭتیٛاہ اَصٕل چھِ مطلب اَسہِ چھِ یِژھ آمٕژ اَسہِ چھِنہٕ پٮ۪وان وازٕ اَننُے ژٕ کوٗتاہ اَصٕل چھَکھ رَنان مطلب بیٚیہِ چھُ اَصلی سۄ چھِ دَپان مطلب اَتھَس چھُ مطلب مَزٕ آسان چٔ چٲنِس رَننَس کَرنَس چھِ کوٗتاہ مَزٕ دَپان مگر أمِس چھُنہٕ تَگان وۄنۍ ہیٚچھناوُن دُرکاکَنۍ تہِ دوٚپمَس ییٚلہِ نہٕ یہِ ہیٚچھٲنی چھِ بہٕ کیٛاہ کَرَس أمِس چھِ مٔنٛڈۍ کٲڈۍ بہٕ کیٛاہ کَرَس بہٕ کَپٲرۍ ہیٚچھناوَن أمِس چھُنہٕ تَگان ہیٚچھنُے آ بہٕ کیٛاہ کَرٕ وَ یہِ چھِ دَپان دَپان چھِ یہِ ہیٚچھناوُن أمِس چھٮ۪س وَنان وَلَے دَگہِ ماز رِستَے بَناوو یہِ چھِ دَپان مےٚ چھِی نَرٮ۪ن دود مےٚ چھی کیٛاتھام بہٕ دَگَے نہٕ وۄنۍ چھے مےٚ ڈِسِک وۄنۍ چھے مےٚ کیٛاتھانۍ بہٕ چھٮ۪س زٕ سٮ۪کَنٛڈ دِوان مےٚ چھِ نہ وَ اٮ۪کٕسپیٖرَن گٔمٕژ ماز کِتھ کٔنۍ چھُ دَگُن آسان کَبابہٕ مَژھ کِتھ کٔنۍ چھِ بَناوٕنۍ پَتہٕ چھٮ۪س ژِنہِ اَنان تھَوان چھِس تَگارِ پٮ۪ٹھ بَناوان بَران چھٮ۪س سیٖکَس منٛز یہِ ماز تہٕ تھاوان چھٮ۪س تَگارِ پٮ۪ٹھ تتھ چھِ محنت مگر بہٕ چھٮ۪س کَران وَما وَنہٕ بہٕ ہُمِس دُرکاکنہِ آلُژ لاگہٕ مےٚ چھی نہٕ تَگان رَنُن کِہیٖنۍ یِتھ کٔنۍ چھِ گژھان مطلب فیملی منٛز گژھان پَتہٕ گژھان رٕش پَتہٕ ہَشہِ ہِیٚہربابَس دَپان وۄنۍ چھِ آلٕژ یہِ نوٚش أنمٕژ بہٕ چھٮ۪س کَران نیُک نیُک نیُک نیُک تَتھ مازَس اَصٕل پٲٹھۍ چھٮ۪س کَران بَناوان چھٮ۪س تِم کَباب وَباب اَصٕل پٲٹھۍ پَتہٕ چھٮ۪س کَران کٲم پَتہٕ چھٮ۪س یہِ لاگناوان تِم یَتھ مطلب نارٕ تَگٲرۍ تھَوان لَگاوان تٔتھۍ پٮ۪ٹھ پَتہٕ چھٮ۪س تٔلیُن ؤلیُن دِوان پَتہٕ چھَسَس دِوان اَصٕل پٲٹھۍ پاکھ واکھ بیٚیہِ میٚتھ چھٮ۪س بہٕ یِژھ بَناوَن مطلب میٛٲنۍ درکاکَنہِ چھَنہٕ پَییی میٚتھ بَناوٕنۍ سۄ چھِ وَنان وۄنۍ کَتہِ چھَلے بہٕ وۄنۍ کَتہِ کَرَے بہٕ وۄنۍ کَتہِ کَرَے بہٕ ہُہ بیٚیہِ چھُنہٕ مےٚ آسان تَمہِ وِز کٕہٕنۍ گَرِ ییٚمہِ وِز بہٕ بَناوان چھٮ۪س بہٕ چھٮ۪س بَناوان تیُتھ اَصٕل پٲٹھۍ میٚتھ بہٕ چھٮ۪س کَران یہِ پانَے وۄنۍ چھٮ۪س بہٕ تیٚمہِ وِز دُرکاکنہِ وَنان وَلَے بَنایہِ سۄ چھِ دَپان اۭں بہٕ کَتہِ یِمَے تَے مےٚ چھِ یِوان مُشُک اَتھَس ییٚلہِ بہٕ ڈٔمِنۍ چھسَے چھَلان بہٕ چھٮ۪سس دَپان اَچھا بیٚہہ ژٕ اُکنُے مطلب میٛٲنۍ ہَش چھِ وَنان بہٕ چھٮ۪س دَپان ژٕ کۭژاہ قٲبِل چھَکھ ژےٚ کوٗتاہ ژےٚ کوٗتاہ چھِ تَگان کَرُن وَنُن کوٗتاہ چھِ ژےٚ تَگان یہِ کِتھ کٔنۍ چھَکھ ژٕ رَنان کَران دَپان میٛٲنۍ چٲنۍ میٚتھ یُتھ ژٕ میٚتھ چھَکھ بَناوان مُشُک چھِ آسان محلَس اَسہِ چھُ محلہٕ وٲلۍ وَنان دَپان تۄہہِ چھو میٖٚتھ کٔرمٕژ أسۍ چھِ دپان آ پَتہٕ چھِکھ دَپان میٛٲنۍ ہَش اَسہِ چھو میٚتھ اَز بَنٲومٕژ تہٕ اَہنہِ آ اَسہِ چھِ یہِ نوٚش بَناوان پانَے مےٚ چھِ دَپان ہَش مطلب ژٕ کۭژاہ اَصٕل چھَکھ مطلب اَسہِ چھِنہٕ پٮ۪وان وازٕ پازٕ اَنُن کِہیٖنۍ ژٕ چھَکھ واریاہ اَصٕل اَسہِ خٲطرٕ مطلب أسۍ چھِنہٕ زٔہٕنۍ اَنان وازٕ سۄ چھِ دَپان اَمہِ کھۄتہٕ ہَے آسہٕ ہکھ ژٕ کُنہِ جایہِ کینٛہہ ترٛوومُت مطلب ژٕ کَماوہَکھ رۄپیہِ دَہ پنٛنہِ اَصٕل کیٛازِکہِ ژٕ چھَکھ واریاہ اَصٕل رَنان کَران مطلب پَتہٕ چھِ اَسہِ یِم زامتٕرۍ وامتٕرۍ کورِ وورِ یِوان تِم چھِ تِمَن ییٚلہِ یِم وَنان چھِ وۄنۍ چھُنو دیٖدی روٚنمُت تِم چھِ ہو شُرۍ وُرۍ ہیٚتھ پَکان أسۍ چھِ یِم پوٚپھ ہَشَن ووٚپھ ہَشَن کَران سال یِمَن زٲمَن وٲمَن زٲمیَن کَران سال تِہِنٛزَن ہَشَن ہیٚہربابَن کَران سال پَتہٕ چھِ یِم یِوان تِم چھِ خوداے دۄن ترٛٮ۪ن دۄہَن بیٚہوان تِم چھِ وَنان تُہۍ کوٗتاہ اَسہِ چھِ لَگان مَزٕ ییٚلہِ أسۍ تُہُنٛد چھِ یِوان پَتہٕ چھِ تِم وَنان مَنٛزٕ دَپان ژٕ بَناوتہٕ سَبٕز ہاکھ ژٕ چھَکھ واریاہ اَصٕل سَبٕز ہاکھ رَنان رَنان چھٮ۪س بہٕ پَتہٕ سبٕز ہاکھ تہِ پَتہٕ چھِنہ شامَن وَنان سٲری واریاہ اَصٕل واریاہ میٛانہِ دُرکاکنہِ چھِ شرارَت کھَسان تٔمِس چھٮ۪س بہٕ وَنان وَلَے ہیٚچھِ ہیٚچھِ سۄ چھَنہٕ ہیٚچھان کِہیٖنۍ سۄ کَتہِ چھےٚ ہیٚچھان سۄ چھِ دَپان وَنہِ ہیٚچھَے نہٕ بہٕ وَنہِ کَرَے بہٕ کیٛاتھان وۄنۍ چھے بہٕ کیٛاتھانۍ وۄنۍ چھِ کیٛاتھانۍ رَٹان ہیٚتھ تٔمِس نہٕ آسان بِزٲتی کَرُن کٲم وٲم کِہیٖنۍ بہٕ چھٮ۪س دَپان اَدٕکیٛاہ وَلہٕ خۄداے تھَوِ مےٚ أتھۍ منٛز خۄش بہٕ چھٮ۪س بہ چھٮ۪س کَران مےٚ چھِ خۄدایَس نِش مٔزوٗرۍ مطلب بیٚیہِ چھِ مےٚ عادت مالنہِ گَرِ أسۍ ٲسۍ رَنان تَتہِ بیٚنہِ أسۍ اَسہِ چھِ سارے بیٚنہِ اَصٕل أسۍ چھِ رَنان وٲروِ أسۍ چھِنہٕ کایان وایان کینٛہہ مطلب أسۍ چھِ دَپان یہِ بیٚکِس پٮ۪ٹھ تہِ گوٚو پانَے ہیٚچھُن اَصٕل گوٚو سورُے ہرکینٛہہ چیٖز ہیٚچھُن پانَے بیٚکِس کیٛازِ وَنو تہٕ پَتہٕ چھِ گژھان کٲم پَتہٕ چھِ تِم تعایٖف کَران مطلب زٲمی زامہٕ کَران تعاریٖف تِہٕنٛز ہَش ہیٚہربَب کَران تعاریٖف واریاہ اَصٕل شُرۍ چھِ آسان اَسہِ تعاریٖف کَران مےٚ چھِ مَزٕ لگان ییٚلہِ یِم کَباب وَباب رِستہٕ وِستہٕ چھٮ۪س بہٕ بَناوان گۄشتاب چھٮ۪س بَنان بَناوان بیٚیہِ چھِ أسۍ دۄد وۄد لاگان اَلَن وَلَن لاگان دۄد واریاہ اَصٕل مطلب واریاہ اَصٕل چھِ تِم پَتہٕ تعاریٖف کَران ژٕ چھَکھ واریاہ اَصٕل رَنان پَتہٕ یا یہِ مطلب چاے واے یا لٮ۪پٹَن چاے تِم چھِ دَپان چانہِ چایہِ چھِ آسان الگٕے مَزٕ ژٕ کۭژاہ اَصٕل چاے چھَکھ بَناوان نُن چاے چھٮ۪س بہٕ سپیشَل کَران واریاہ اَصٕل چاے تہٕ اَدٕ کیٛاہ پَتہٕ چھُ ییٚلہِ تہِ اَسہِ کینٛہہ فَنٛگشَن وَنٛگشَن چھِ آسان مطلب حاجَن واجن چھِ آسان یُن یا گژھُن آسان چھِ پَتہٕ چھِ أسۍ أسۍ چھِنہٕ اَنان وازٕ پازٕ کِہیٖنۍ تِم چھِ وَنان نہ وَلہٕ ژٕے یا رِشتہٕ دارَس کٲنٛسہِ آسہِ مہمانَن یُن تِم چھِ مےٚ وَنان نہ وۄنۍ نیہون ہۄ دیٖدی پھَلٲنۍ دیٖدی تہٕ وۄنۍ کَتہِ اَنو وازٕ سُہ چھِ واریاہ اَصٕل رَنان واریاہ اَصٕل چھِ سۄ رَنان تہٕ وۄنۍ اَنہٕ ہون یہٕے یا مالنہِ چھِ آسان کینٛہہ بہٕ چھٮ۪س پانَے گژھان مےٚ چھِ فادَر کَران فون وَلہٕ تہٕ اَسہِ چھِ یِتھ کٔنۍ مہمانَن یُن تہٕ پَتہٕ چھٮ۪س بے گژھان تہٕ پَتہٕ چھٮ۪س بٕے رَنان کَران وۄنۍ چھَنہ تِمَن پَییی مطلب یہِ چھےٚ رَنان اَصٕل بہٕ چھٮ۪س دَپان اَدٕکیٛاہ اَصٕل وۄنۍ چھِ مےٚ گَرِکۍ تہِ دَپان اَگَرَے ژٕ کُنہِ جایہِ کینٛہہ ترٛاوَکھ دُکان وُکان تہٕ ژےٚ چھی واریاہ اَصٕل تہٕ بہٕ چھٮ۪سَس دَپان نہ مطلب دُکانَس پٮ۪ٹھ گژھُن یہِ چھِ گژھان مُشکل بہٕ چھٮ۪س وۄنۍ مطلب گَرِ رَنان کَران تہٕ وۄنۍ چھٮ۪س بہٕ گَرِ رَنان کَران بیٚیہِ چھِ پٮ۪وان مطلب شُرۍ وُرۍ سکوٗل نِن یہِ کَرُن مےٚ چھِنہٕ تیوٗتاہ ٹایِم میلان کِہیٖنۍ نَتہٕ ہٮ۪کہٕ ہا بہٕ اَصٕل پٲٹھۍ رۄپیہِ دَہ پنٛںہِ کَمٲیِتھ تہٕ مےٚ چھِ بَچہِ وَچہِ پٮ۪وان سکوٗل نِن اَنٕنۍ کَرٕنۍ رَنُن کَرُن شٮ۪ہرُن بٕڈٕ ہَش ہیٚہربَب تہٕ مطلب تِمَن وَما ترٛاہوکھ تِم گَری تہٕ تِم چھِ ضروٗر مطلب صُبحٲے وۄتھنہٕ خٲطرٕ تیار ییٚلہِ بہٕ نیرٕ صُبحٲے تَوَے کِنۍ چھَسَکھ وۄنۍ یہِ بہٕ چھٮ۪س وۄنۍ مطلب پنٛنہِ فیملی منٛز آسان کینٛہہ عیٖذ دۄہ ویٖذ دۄہ تہِ آسان لَکچہِ عیٖذ بَجہِ عیٖذ تہِ آسان مطلب یہِ کَران بہٕ پانَے سِنۍ وِنۍ اَصٕل پٲٹھۍ رَنان مےٚ چھِ وۄنۍ اٮ۪کٕسپیٖرَن گٔمٕژ اَصٕل مطلب مےٚ چھِنہٕ پٮ۪وان وَنُن کَرُن کِہیٖنۍ مطلب بہٕ چھٮ۪س أکۍسٕے بیٚکِسٕے وَنان یِتھ کٔنۍ کٔرِو اَز چھِ یِتھ کٔنۍ کَران یِتھ کٔنۍ کَران تہٕ پانَس چھِنہٕ مےٚ پٮ۪وان وَنُن کَرُن کِہیٖنۍ بہٕ چھٮ۪س کَران آرام سان بغٲر کُنہِ ٹٮ۪نشَن وٮ۪نشَن رۄستُے چھٮ۪س بہٕ کران مےٚ چھِنہٕ آسان یہِ کَرُن مےٚ چھِنہٕ پٮ۪وان وَنُن کَرُن کِہیٖنۍ وٕ چھِ اَسہِ گَرِکٮ۪ن تہِ پَتہ مےٚ چھِنہٕ پٮ۪وان وَنُن کَرُن کِہیٖنۍ اَسہِ چھِ مطلب سارے اَسہِ چھِ مطلب ساروِی بیٚنیو یہِ ہیٚچھمُت مطلب رَنُن کَرُن اَکہِ وِز گوٚو غلطی بیٚیہِ کہِ وِز چھِ گژھان اَصٕل اگر اَکہِ وِزِ خراب گژھِ سیُن بیٚیہِ کہِ وِز چھِ گژھان اَصٕل اَسہِ کیٛاہ اوس ترٛاوُن اَسہِ کیٛاہ ترٛوو اَتھ تَمہِ تِتھ کٔنۍ چھِ گژھان اَصٕل وَ کانٛہہ وَنہِ بہٕ کَرٕ نہٕ تہٕ سُہ چھِ بدل سوال کانٛہہ ہیٚچھِ نہٕ تہٕ سُہ چھِ بدل سوال